اسلام علیکُم ڈاکٹر صٲب چھِو حظ تھوڑا زُکام تہٕ بیٚیہِ چیٚے مےٚ کالہٕ مےٚ کوٚر ایکچُؤلی مےٚ کھیٚو فِرجہِ مَنزٕ تھوڑا چیٚے مےٚ فرجِچ ترٛیش اَوے چھُ مےٚ باسان آ زُکام بیٚیہِ چھُ تَپھ دوا حظ کھیٚو مےٚ پیرسٹٕمال اوس ییٚتی گرے تہٕ سُے مےٚ چھُ باسان بہٕ یمہٕ اوٗرۍ کِلنٕکسے پٮ۪ٹھ آ ٹھیٖک حظ چھُ تُہۍ کر حظ چھُو اَتہِ چلو ٹھیٖک چھُ نَیہِ بَجہِ یمہٕ حظ بہٕ اَدٕ حظ ٹھیٖک حظ چھُ سلام علیکُم